وعلیکُم سلام اَسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ ہیٚلو ہیٚلو تُہۍ چھِو حظ یِم سَبزی وٲلۍ اَسہِ حظ ٲسۍ یہِ سَبزۍ ہیٚنۍ تُہۍ ؤنۍ تو مےٚ یہِ ٹَماٹر کِلوٗ کٔہے حظ اَز نہَ حظ وۅنۍ تھوڑا بہت کٔرۍہوٗس لیس کیٚنٛہہ أسۍ ہے تۄہی نِش چھِ سَبزۍ نِوان زیادٕ تر وۅنۍ تھوڑا بہت توتہِ دَہ وُہ رۄپیہِ کٔرِو تُہۍ اُکُن یِکُن کیٚنٛہہ ٲلوٕ کِلوٗ کٔہے حظ وانٛگَن کِلوٗ اَچھا یِم چھِو حظ نہ حظ تۄہہِ حظ سٲرسٕے چھُ کھولمُت تۄہہِ کَتھ چھُو تُہۍ نَے کُنی چھِو نہٕ کَنسیشن کران اَسہِ اسہِ اوس واریاہ زیادٕ سَبزۍ نِنۍ اَہَن حظ تُہۍ چھِو اَسہِ ڈیلی گرٛاکھ أسۍ حظ چھِ تۄہی نِش سَبزۍ اَنان تہٕ یِم ٹھیٖک ٹھیٖک ہاکھ واکھ ہیٚوَن تۄہہِ کۄس کۄس سَبزۍ چھَو اَز اَتہِ ہاکھٕ گِڈۍ کٔہے گژھان نہ حظ ییٚتین چھِ اَسہِ سَبزۍ وول اکھ سُہ چھُ دِوان ترٛہَے رۄپیہِ تۄہہِ آسوٕ وُہ رۄپیہِ پھیرنَس سیودُے وۅںۍ بہٕ یِمہٕ اوتام پَتہٕ ییٚلہِ نہٕ اتہِ فرقٕے گژھِ کٕہٕنٛۍ ٹھیٖک ٹَماٹرَن کٔرۍزیٚوس تھوڑا لیس پَہم تۄہہِ چھَو پَے اَز چھُ گرُم اَز چھُ ٹَماٹر پرٛتھ کُنہِ لگان ٹھیٖک حظ چھُ